اینٹرٹینمینٹ چھُ سانہِ زِندگی منٛز واریاہ اکھ اَہم اَہم جاے رٔٹمٕژ ییٚمہِ کہِ مدتُک زَن اکھ اَہم کِردار چھُ سُہ گوٚو ٹیکنولجی أسۍ چھِ ہٮ۪کان گرِ بِہِتھ ویٖڈیو وٕچھِتھ تہٕ رِکاڑ بوٗزِتھ تہٕ نٔے نٔے بٲتھ ایکٔسپٔلور کٔرِتھ تہٕ أسۍ چھِ آسن گِندوٕنۍ پروگرام تہِ وٕچھان یِمن ہُند أسۍ واریاہ زیادٕ لُطُف چھِ تُلان برنہہ کالہِ ٲس نہٕ ٹیکنولجی کیٚنہہ اَوٕ کِنۍ ٲسۍ لُکھ أکسٕے جایہِ جمع گژھان تہٕ اکھ أکِس جوک وَنان پریژٕھ یَژھان تَپٲری ٲسۍ لوٗکھ اَمہِ گیمہِ ہُند اَصٕل فٲیدٕ تُلان ہَر أکِس منٛز أزکِس دورَس منٛز چھُ ٹیکنولجی تہٕ لُکَن تہِ چھُنہٕ تیوٗت ٹایم کیٚنٛہہ زِ تِم گژھن أکسی جایہِ جمع تہٕ پَتہٕ وَنَن اکھ أکِس جوک أزکِس دورَس منٛز چھِ موبایِل فون تہٕ ڈاٹا ییٚلہٕ ترٲوِتھ چھِ سٲری لُکھ پَنُن پَنُن پَسندیٖدٕ ویٖڈیو گیم یا کانہہ مَزی شو ہٮ۪کان وٕچھِتھ تہٕ بوٗزِتھ